سلام علیکُم وعلیکُم سلام کٔرِو جِناب حُکُم آ آ أسۍ چھِ یِمے کار کُن کٔرِو حُکُم حُکُم کٔرِو تُہۍ ہے اَز چھِنہٕ باوٕے حظ مازس کیٚںٛہہ کیٛاہ کَرو یِمن تیٖرَن یِمن والوا نیال ہے یِم چھِنہٕ پَتہٕ یِم چھِنہٕ لگان کُنے یِم چھِ آسان أڈجے ژور تہٕ شُشنور زٕ سستہٕ کیٛاہ کَرِ اَتھ تُہۍ ؤنو کیٛاہ ریٹاہ کیٛاہ چھِ اتھ آ اَدٕ کیٛاہ وَلہٕ کیٚنٛہہ چھُ اَدٕ کیٚنٛہہ چھُنہٕ تہٕ اَچھا أتھۍ کیٛاہ بہٕ ہٮ۪مہٕ تہٕ تُہۍ ؤنِو مطلب کیٛاہ ریٹھاہ ویٹھاہ کٔرِو تُہۍ یِمن کۭتیاہ تیٖرۍ چھِو شُراہ سداہ گوٚو تیٚلہِ چھِ مگر تُہۍ ؤنِو ریٹھاہ ویٹھاہ کیٛاہ کٔرِو تُہۍ یِمَن ہے بار حظ واٹس ایپَس کٔرۍتو اَز چھِ آن لاین سِسٹَماہ اَچھا ؤنِو تُہۍ ؤنِو ریٹھاہ کیٛاہ کٔرِو وَلہٕ ماز رَٹو اَسہِ چھُ رٹُن ماز سِیُن تہٕ أسۍ رَٹو تُلتھٕے تُہی دیٖتو ماز سِیُن تہِ یِمَن سَدان تیٖرن کیٛاہ سا دِمہو تۄہہِ أسۍ رۄپیس زٕ لَچھ

اَوا یِمَن نیر نہٕ پَتہٕ بستہٕ تہِ کِہیٖنٛۍ چھُنہٕ یِمَن وَسان یِمَن تیٖرَن تیٖرۍ چھِنا امہِ موجوٗب دالہٕ والٕنۍ لایق چھا نہَ نہَ نہَ رپییَس زٕ لَچھ دِمہو بہٕ تۅہہِ نٮ۪ٹ ریٹ وٚنوِٕ مےٚ تۄہہِ تُہۍ ونِو تُہۍ کیٛاہ دِیو کِلوٗ رَٹو ساڑ ترٛےٚ ہتھ زِنٛدٕ نہٕ کیٚنٛہہ زِنٛدٕ رَٹہو أسۍ یِہَے مطلب تھاو تَے تُہۍ زِٕ ڈاے ہَتھ تانۍ زٕ ڈاے ہَتھ نَفع گژھِ نا آسُن نَفع گژھِ نا آسُن تیٚلہِ کیٛاہ فٲیدٕ آو نہَ نَفع گژھِ نا آسُن تِتھُے تہِ بیٚیہِ یُس سُہ نہَ نہَ نہَ تہِ ما بنہِ تُہۍ چھِو کَران بیقٕل گی تُہۍ چھِو وَنان اورٕ شُرۍ تۅہہِ اگر کَرُن چھُ سودا تُہۍ کٔرِِو تُہۍ ؤنِو حظ کَر أسۍ گٔے نوکرا أسۍ والو اُمَن نیٛال اُمَن تیٖرن